یُس اننت ناگ ڈسٹرکس منٛز یِم ایلڈرلی چھِ آسان یِم چھ پاپولیشن چھ تِمَن چھ مینلی گژھان کیازِ کہِ تِم ییٚلہِ پتہٕ تِم أکِس ایج پیٹھ چھ واتان تِم چھِنہٕ پتہٕ مطلب تیوٗتاہ سُہ ایکٹِو روزَان کینٛہہ تہٕ تِمَن چھِنہٕ مینلی گژھان پرابلم یتیس چھُ شُگر پرابلم گژھِ تٔمِس شُگر لیول گژھِ تِمَن ہاے یا گژھِ تِمَن بٕلڈ پریشر ہاے تہٕ یِم پرابلم چھ گژھان تہٕ یِم پَتہٕ کیر مطلب اگر اگر کٲنٛسہِ چھُ آسان نیٚچوٗ اَکھ یا کوٗر تِم چھِ تِمَن پرناون تِم چھِ دپان یِم گٔژھۍ جاب کرٕنۍ پتہٕ چھِ جاب کران اگر نہٕ ییٚتہِ میلہِ جاب تِم چھِ تِمَن ایٚبراڈ سوزان جاب کرنہِ لایک دُباے چھِ گژھان سعوٗدی عرب چھِ گژھان تِمَن چھُنہٕ پتہٕ آسان گرِ کانٛہہ ایویلیبل کینٛہہ یُس تِمن کیر کرِ اگر تِم بیمار تہِ چھِ پیٚوان تِمَن چھُنہٕ ہیٚکان بیٛاکھ یُس تِمَن گرِ شُرۍ چھِ آسان تِم چھِنہٕ ہیٚکَان تِمَن کتیہِ تِم چھہٕ آسنٕے گرِ یا چھِ تِم ڈِیوٹی آسان یا چھ تِم کالیج آسان تِمَن چھُنہٕ پیٚوان کیر گژھُن کینٛہہ تہٕ بیٚیہِ یِم ایلڈٲرٕز چھِ یِمَن چھُنہٕ زیٛادٕ سوشل گورمیٚنٹُک سپوٹ مِلان کینٛہہ کیازِ کہِ اگر یِمو وٕچھو کہِ یِہٕنٛدۍ خٲطرٕ چھنہٕ کینٛہہ سکیٖم ییٚتہِ چھنہٕ اولڈ ایج ہاوسِز کینٛہہ اگر یِمَن نہٕ کٲنٛسہٕ آسہِ بچہِ تِمن ہیٚکن ہیلپ کٔرِتھ ییٚتہِ چھِنہٕ تِم اَننت ناگ ڈسٹرکس منٛز کینٛہہ تہٕ بیٚیہِ چھ کٲنٛسہِ چھ ہٮ۪کان کانہہ چھُنہٕ ہیٚکان کمٲوِتھ اگر نہٕ سُہ جاب آسہِ کران یا کینٛہہ سُہ آسہِ آسان موٚزوٗرۍ کران پَتہٕ یُس تٔمس بٔڑ بٔڑ چھِ تٔمِس ایج چھ گَژھان سُہ چھُنہٕ پتہٕ ہیٚکان کمٲوِتھ کینٛہہ تَمہِ سۭتۍ چھ تٔمِس پونٛسن ہٕنٛز واریاہ پرابلم گژھان سُہ چھُنہٕ ہیٚکان پَنُن پان پکنٲوِتھ کینٛہہ